اگر أسۍ یِم کھیل کودٕچ کتھ کرو سٲنس علاقس منٛز تہِ چھِ یِوان واریاہ یِم ٹورنمیٚنٹ گنٛدنہٕ لۄکٕٹۍ ٹورنمیٚنٹ تہِ تہٕ بٔڑ ٹورنمیٚنٹو وۄنۍ اگر خصوٗصی أسۍ أکِس قومی ٹورنمیٚنٹٕچ کتھ کرو یتٕکۍ انتظاما انتظامیہ ہن تُل اکھ اقدام تِمو دوٚپ أسۍ کھولو ایل جی ٹرافی تتھ ایل جی ٹرافی منٛز چھِ گژھان کٲم تتھ منٛز چھِ یم تحصیل لیٚولہِ پٮ۪ٹھ ٹیٖم چھِ آسان تِم چھِ گۄڈنیتھ پانہٕ وٲنۍ گنٛدان ییٚلہِ تِم پانہٕ وٲنۍ چھِ گنٛدان تتہِ چھِ وٕچھان پتہٕ بہتریٖن ٹیم کُس دراو کُس نیرِ سُ چھُ گژھان پتہٕ ڈسٹرکٹس منٛز برونٛٹھ ہر کُنہِ ڈسٹرکٹ منٛز منٛز چھُ پتہٕ اکھ اکھ ٹیٖم نیران یتہِ چھِ وُہ ضلعہٕ یِمن وُہن ضلعن منٛز پتہٕ پانہٕ وٲنۍ یِم گنٛدان چھِ لاسٹس چھُ زینان تتہِ اکھ ٹیٖم بییٚہِ چھُ پتہٕ چھُ تِمن پانہٕ وٲنۍ لگان یُس جٔمِس تہٕ کشمیٖرس درمیان چھُ پتہٕ پانہٕ وٲنۍ لگان امہِ ٹورنمیٚنٹس سۭتۍ چھُ یہے فواید کہِ امہِ سۭتۍ چھِ گژھان کٲم کہِ امہِ سۭتۍ اگر یوٗتھ آسان ڈرگس وگس کُن